ٹیٚکنالجی چھِ واریاہ فٲیدٕ مَطلَب اَسہِ چھ باسان سٲنۍ نَظَر چھِ ہوٚتانۍ محدوٗد لیکِن ٹیٚکنالجی چھِ واریاہ واریاہ واریاہ فٲیدٕ اگر أسۍ کتھ کرو أسۍ کِتھ پٲٹھۍ کرو ٹیٚکنالجی یوٗز تاکہِ أسۍ بچاوو پَنن کٲشٕر کرافٹس یِم کٔشیٖر مَنٛز یِم چھِ یِم کِتھ پٲٹھۍ بچاوو أسۍ بیٚیہِ کِتھ پٲٹھۍ کرو أسۍ یِم پرَموٹ اگر أسۍ یوٗز کرو ٹیٚکنالجی ٹیٚکنالجی ہُنٛد مَطلَب چھُ نہٕ صرف ژھوٚرُے اَسہِ گٔژھ آسن بٔڑۍ بٔڑۍ لیپٹاپ بٔڑۍ بٔڑۍ کمپیوٗٹر بٔڑۍ بٔڑۍ ایٚلیٚکٹرانِک گیٚجَٹس پَتہٕ یُس سون فون چھ یہِ تہِ چھِ یِوان ٹیٚکنالجی مَنٛز چاہے کٲنٛسہِ لَکُٹ فون چھُ یَس کی کیٖپیڈ ونان چھِ تتھبَٹَن دار فون سُہ چھ یِوان ٹیٚکنالجی مَنٛز بیٚیہِ وٕچھَو أسۍ کَشمیٖریٖز کرافٹس کِتھ پٲٹھۍ واتناوو أسۍ اگر أسۍ یوٗز کرو ٹیٚکنالجی أسۍ کِتھ کنۍ واتناوو کشمیٖری کرافٹس کِتھ کنۍ واتناوو أسۍ واریَہَن لُکَن تانۍ تاکہ یِم سٲنۍ لُکھ چھِ یِمَن مِلہَن امن میلۍ ہَہ روزگار بیٚیہِ میلۍ ہہَ امن رِکاگنایزیشَن یِمن میلۍ ہہَ مَطلَب واریاہ آڈیَنز یِہَن تاکہِ سانہِ اکانمی مَنٛز تہِ گَژھِ گرو ہر چیٖز چھُ اتھ سۭتۍ جُڑِتھ آسان ہر چیٖز چھُ پانہٕ رٔلِتھ تہِ آسان گۄڈنیٚتھ دِمہ بہٕ وَنہٕ بہٕ تۄہہِ کوٚس کوٚس ٹیٚکنالجی ہیٚکو أسۍ یوٗز کٔرِتھ ٹیٚکنالجی مَنٛز چھِ یِوان أسۍ ہیٚکو یوٗز کٔرِتھ فیس بُک أسۍ ہیٚکو یوٗز کٔرِتھ سنیپ چیٹ أسۍ ہیٚکو یوٗز کٔرِتھ انسٹاگرام أسۍ ہیٚکو یوٗ یوٗٹیوٗب شارٹس یوٗز کٔرِتھ أسۍ ہیٚکو بیٚیہِ یہِ یوٗز کٔرِتھ یوٗ ٹیوٗب شارٹس یوٗز کٔرِتھ أسۍ ہیٚکو باقے پلیٹ فارم تہِ چھِ یوٗز کران یِمو سۭتۍ اَسہِ یہِ سون کرافٹ وارہن لُکَن تانۍ واتنایہِ اَسہِ چھ صفر یہِ کَرُن کینٛہہ کرافٹ بناوُن سپوز کٔشیٖر مَنٛز چھِ زیاد بناوان باسکیٚٹ بناوان تتھ مَنٛز چھِ یوٗز کران کانہِ کانیٚو باسکیٚٹ بناوان أسۍ بناوو سُہ آنلاین مَطلَب آنلاین کیاہ أسۍ بناوو پانَس ویٖڈیو تہٕ سُہ کرو پوسٹ آنلاین تکیازِ آزٕک واریاہ واریاہ لُکھ چھِ پریٚفر کران أسۍ کرو آنلاین سامان آرڈر ونۍ کُس گَژھِ بازَر تکیازِ تاپھ چھ آسان مَنٛز چھُ نہٕ آسان موٗڑ اِنسانَس نیرنَس تہٕ یُتھُے تمن سُہ گَرِ بِہِتھ واتان چھُ تمن چھُ پیٚوان ریٖل چھ ہیوٚر ہیوٚر آسان کھالان تمن چھ یِم چیٖز وٕچھان تِم چھِ اتھ پیجَس لایک کران یہِ پیج چھ گرو گَژھان باقے آڈیَنسَس تانۍ یِتھ پٲٹھۍ چھ اِنَسٹاگرامَس مَطلَب تمن لُکَن تہِ گَژھان کَمٲیہِ کِتھ پٲٹھۍ اِنسٹاگرام تھروٗ بیٚیہِ چھِ ہیٚکو بیٚیہِ چھِ باقے چیٖز أسۍ فیس بُک پیٚٹھ ہیٚکو أسۍ ویٖڈیو لایو کٔرِتھ أسۍ ونو أسۍ چھِ یِتھ پٲٹھۍ یتھ ڈِسکاونٹَس مَنٛز دِوان اِتھ پٲٹھۍ چھ یہِ تتھ چھُ شیر آپشَن آسان تتھ پٲٹھۍ ہیٚکو أسۍ شیر کٔرِتھ تاکہِ یمن ضوٚروٗری آسہِ یمن یم چیٖز ضوٚروٗری آسَن تم واتَن تمِس شَخصَس نِشاتھ اصلی ایٚمیُکۍ آنَر آسہِ تاکہِ تمِس مِلہِ پونٛسہٕ سُہ ہیٚکہِ پَنن یِم کَمٲے امہ سۭتۍ کٔرِتھ بیاکھ چیٖز چھ یہِ بہٕ چھُس بیٚیہِ یہِ ونان بیکاھ چیٖز چھُ سنیپ چیٹ سنیپ چیٹ چھ أسۍ چھِ کینٛہہ تہِ کھیٚوان أسۍ چھِ تتھ سکریٖن شارٹ تُلان فوٹو تُلان تہٕ پَننِس گرُپَس مَنٛز سیٚنڈ کران پَتہٕ چھ سُہ بیٚکِس فرنڈ سیٚنڈ کران کانٛہہ سیو تھاوان اگر أسۍ کینٛہہ خوٗبصورت چیٖز وٕچھان چھِ سَپوز بہٕ وَنہٕ مےٚ لوکَل یمن چھِ اَسہِ بناوان یِم کانیٚو چیٖز باسکیٚٹ چھِ بناوان سماوار چھِ بناوان ہینڈ بیگ چھِ بناوان أسۍ چھِ تمن سکریٖن شارٹ کران تہٕ کھالان سنیپَس یِم سٲنۍ آڈیَنس آسَن یم آسَن یم آسن أسۍ کرو یوٗز کرو کم چیٖز بَیو ڈِگریڈیبل چیٖز کَرَن یوٗز یمو سۭتۍ نہٕ سٲنِس ماحولَس نوٚقصان واتہِ کِہیٖنۍ تِم ہیٚکو أسۍ یوٗز کٔرِتھ لایک ہینڈ بیگ چھِ کانیٚو تتھ مَنٛز کیاہ نۄقصان گَژھِ کٲنٛسہِ کانہ چھِ گَژھان پانے ڈِگریڈ تتھ تمہ سۭتۍ چھُ نہٕ ماحولَس اِفیٚکٹ پیٚوان کِہیٖنۍ تمہ سۭتۍ چھُ ماحول تہِ بَچان تہٕ أتھۍ چھِ تِم پریٚفَر یوٗز کران تم تم تمن چھ آسان شیٚلف لایف تہِ زیادٕ تم چھِ نہٕ آسان بَنیمٕتۍ یارم فُل کیٚمِکَلَو سۭتۍ کِہیٖنۍ ہینٛڈ میڈ اَسہِ ووٚپدٲومٕتۍ تہٕ ہینٛڈ میڈ تم کانہ تہِ بنان چیٖز اِتھے پٲٹھۍ چھِ باقے چیٖز کملہٕ چھِ أسۍ بناوان تم کم چیر چھِ بناوان ٹیبل چھِ بناوان لیٚمپ چھِ بناوان یِم چھِ أسۍ یوٗز کران کرافٹس یوٗز کران تہٕ ٹیٚکنالجی ہیٚکو أسۍ یوٗز کٔرِتھ أسۍ تہِ ہیٚکو اتھ پرَموٹ کٔرِتھ بیٚیہِ بَچہِ تاکہِ یوٚس نٔو نٔو جَنریشَن چھ نٔو نٔو جَنریشَن چھ پَسَنٛد کران اَسہِ گَژھَن اَتھٕکۍ چیٖز اتھٕ چیٖز سۭتۍ چھِ یِم اتھٕ چیٖز چھِ آسان تم چھِ آسان واریاہ بہتریٖن کالٹی ہٕنٛدۍ